ہٮ۪لو السلام علیکُم

السلام علیکُم وعلیکُم السلام السلام علیکُم ہاں میم کٲنٛسہِ کیٛاہ چھُ تُہُنٛد آڈر آ آے تۄہہِ چھُ واریاہ اَصٕل جایہِ فون کوٚرمُت یُس یہِ کالٹی چھِ ساروی کھۄتہٕ بٮ۪سٹ دِوان پٕلَس چھِ أسۍ فاسٹٮ۪سٹ ڈِلؤری کران اینٛڈ أسۍ چھِ کران ڈِلؤری گرٕ تام سُہ چھِ فرٛی کمپٕلیٖٹ ڈِلؤری تۄہہِ ؤنۍ تون آڈر کیٛاہ کیٛاہ چھِ تہٕ کوٚت چھُ واتناوُن آ آرام سان کِہیٖنۍ اگر مےٚ آے تُہٕنٛدۍ کَتھ سَمٕج أسۍ کرو کٲم اَسہِ چھِ ییٚتہِ أسۍ کرو کٲم اَسہِ چھِ ییٚتہِ سٮ۪مپٕل اَکھ زٕ کُکیٖزٕکۍ پٕلَس کیکٕکۍ بیٚیہِ سوٗزِو پَنُن اٮ۪ڈرٮ۪س تہٕ بہٕ سوزو تِم توٗرۍ تۄہہِ تُہۍ کٔرِو سٮ۪مپٕل ٹیسٹ اگر پتہٕ تۄہہِ باسیو پنٛنہِ جاے ٹھیٖک کِتھ پٲٹھۍ چھِ اَسہِ مطلب اَسہِ چھُ آل اوٚوَر کشمیٖر کران ڈِلؤری تہٕ تِتھ پٲٹھۍ چھِ سُہ بہتَر اگر تۄہہِ پتہٕ پنٛنہِ جایہِ باسیو تُہۍ ؤنِو مےٚ تہٕ بہٕ سوزناوَو تۄہہِ باقٕے تُہۍ ؤنِو تۄہہِ کیٛاہ کیٛاہ آڈر چھُ یِتھ پٲٹھۍ کوکونَٹ چھِ زٕ یِوان مطلب تِم چھِ یِوان بیسِکٔلی ترٛےٚ اَکھ چھِ یِوان دَہن ہُنٛد بیٛاکھ وُہَن ہُنٛد بیٚیہِ پنٛژٕہَن ہُنٛد تۄہہِ کَم ہِوۍ چھِ نِنۍ

آ آسہِ ٹھیٖک حظ چھِ ترٛٮ۪ن دۄہَن ضوٚرَتھ مطلب ترٛٮ۪ن الگ الگ دۄہَن پٮ۪ٹھ جُمعہ بَٹوار تہٕ آتھوار اچھا ٹھیٖک بیٚیہِ کیٛاہ بیٚیہِ کیکَس منٛز کیٛاہ کیٛاہ چھُ تۄہہِ ضوٚرَتھ کیکَس چھِ مطلب پانٛژھ شےٚ وٮ۪رایٹی اَسہِ اَسہِ چھِ یِوان بٕلیک کیک چھِ یِوان سُہ چھِ یِوان سٮ۪وَنٹی رُپیٖز بیٚیہِ چھُ یِوان وایِٹ چھِ یِوان ہنٛڈرنٛڈ بیٚیہِ چھُ یُس نارمَل چاکلیٹ کیک سُہ چھِ گژھان اٮ۪ٹی رُپیٖز سُہ تہِ تھاووس تیٚلہِ جمعہ بَٹوار آتھوار تیٚلہِ آ یِتھ پٲٹھۍ تھاووس أسۍ کرو کٲم دَہَن ہِنٛدۍ کُکیٖز ییٚمہِ دۄہ تھاوو تَمہِ دۄہ تھاوو أسۍ پَتہٕ پنٛژٕہَن ہُنٛد یہِ سۭتۍ کیک پَتہٕ ییٚمہِ دۄہ مطلب ہاے کرو لایِک پنٛژٕہَن ہُنٛد أسۍ تھاوو یِم کُکیٖز تِم تھاووس ہَتُک کیک سۭتۍ تِتھَے پٲٹھۍ تھاوو أسۍ تیٚلہِ

اَدٕ تُہۍ ؤنِو تۄہہِ کر بہٕ بہٕ کرو تۄہہِ وٹسَپَس پٮ۪ٹھ ییٚتھۍ نمبرس پٮ۪ٹھ ٹٮ۪کسٹ ٹھیٖک چھِ حظ تہٕ بیٚیہِ سوزو بہٕ سٮ۪مپٕل اگر أسۍ چھِ کَسٹٕمایزٕڈ بہٕ کیٛاہ اوسُس ونان بہٕ اوسُس نہٕ مطلب فوٹو سوزو نہٕ بہٕ تۄہہِ کیٚنٛہہ اگر تُہۍ اٮ۪ڈرٮ۪س دِیِو بہٕ سوزو تۄہہِ ٹیسٹ خٲطرٕ توٗرۍ کیٛازِ أسۍ چھِ واریاہ بہٕ کرو تۄہہِ بہٕ کرو تۄہہِ ییٚتھۍ نمبرس پٮ۪ٹھ سٮ۪نٛڈ تۄہہِ اوسوُ شاید ٲدۍ تہٕ فون کوٚرمُت تۄہہِ تۄہہِ کوٚروُ شایَد سُلہِ تہِ فون ٹھیٖک ٹھیٖک چھُ بہٕ کرو تۄہہِ ییٚکیٛاہ وَٹسَپ نمبرس پٮ۪ٹھ فون یَتھ فوٹو تہٕ بیٚیہِ اگر تُہۍ اٮ۪ڈرٮ۪س سوٗزِو بہٕ کرناوو تۄہہِ ٹیسٹ خٲطرٕ توٗرۍ سٮ۪نٛڈ ٹھیٖک چھِ حظ چلو شُکریہ کینٛہہ چھُنہٕ کینٛہہ چھُنہٕ أسۍ ترٛاوَو أسۍ ترٛاوَو تۄہہِ پنٛنہِ طرفُک اٮ۪کٕسٹرٛا چیٖز کینٛہہ چھُنہٕ چلو چلو السلام علیکُم